اگر أسۍ کتھ کَرو ؤرسٹ اٮ۪کٕسپیٖرینٕس یُس مےٚ پنٛنہِ لایفہِ منٛز چھُ مےٚ حظ مےٚ اَنے فون اکھ آز برٛونٛہہ لگ بگ ؤری

فون اَنے مےٚ رٮ۪ڈمی رٮ۪ڈمی نوٹ کہتانۍ اَنے مےٚ سُہ تہٕ گۄڈٕ ییٚمہِ ساتہٕ مےٚ سُہ اوٚن گۄڈنِکِس رٮ۪تَس اوس سُہ ٹھیٖک چَلان تہٕ البتہ ییٚلہِ رٮ۪تھ گوٚو رٮ۪تہٕ پتہٕ بٮ۪ٹری بٮ۪کپ اگر أسۍ کتھ کَرو بٮ۪ٹری بٮ۪کپ دراو تتھ مطلب اوس دِوان سُہ ہایشٹ ییٚلہِ دِہَے گنٛٹہٕ ڈۄڈ گنٛٹہٕ تامتھ ڈۄڈ گنٛٹہٕ ہیوٚر اوس نہٕ سُہ دِوان کِہیٖنۍ تہٕ رٮ۪تس اوس گۄڈنٮ۪تھ دِوان سُہ ٹھیٖک مےٚ دوٚپ باقی تمہِ ساتہٕ اوس مطلب وِنٛٹر اوس مےٚ دوٚپ بٮ۪ٹری بیکپ چھُ کَم دِوان مگر یُتھٕے مارٕچ ووت تہٕ تٔمۍ لوٚ تٔمۍ ہُرو نہٕ کِہیٖنۍ تَتہِ گوٚو تیُتُے یوٗتاہ اوس تیتُے ٹایِم لوگ تٔمۍ دیُن گۄڈنیُک فیس گوٚو یہِ یِم سوشل میٖڈیا اٮ۪پ اتھ چھِ فیس بُک یا ہُم چھِ کیٚنٛہہ تتھ منٛز آے تتھ مطلب سِٹوریج ٲس تتھ تیٖژاہ کِہیٖنۍ یُس مےٚ دوٚپ تمیُک یہِ اوس بیاکھ ساروٕے کھۄتہٕ مین چیٖز تتھ یِم اگر أسۍ اٮ۪م پے یِم کتھ کَرو یا أمۍ نٮ۪ٹ آنلایَن یُس یِم یہِ چھُ آسان اٮ۪م پے گوٗگُل پے یہِ اوس اتھ منٛز أسۍ نہٕ ہٮ۪کان مطلب گوٗگُل پیس اوس یہِ چیٖز تتھ منٛز اوس نہٕ بہٕ ہٮ۪کان لِنٛک کٔرِتھ اٮ۪کا اٮ۪کاوُنٛٹ اتھ سۭتۍ لِنٛک اوس نہٕ گَژھان تتھ سۭتۍ کِہیٖنۍ اٮ۪م پے تہٕ اوس نہٕ تتھ چَلان کِہیٖنۍ تہٕ اَسہِ ٲس وارِیاہ پرٛابلِم ٲس یِوان تہٕ اوسُس نہٕ ہٮ۪کان یہِ کٔرِتھ

پونٛسہٕ کٲنٛسہِ ٹرانسفر کٔرِتھ یا بدل چیٖز سُہ اوس نہٕ بہٕ ہٮ۪کان کِہیٖنۍ تہٕ تمہِ سۭتۍ یہِ اوس مین مطلب ساروٕے کھۄتہٕ نَہ اٮ۪کٕسپیٖرینٕس نگیٚٹو اٮ۪کٕپیٖرینٕس یُس مےٚ مطلب پنٛنہِ لایفہِ منٛز یُس مےٚ وٕ موبایل یُس مےٚ تۄہہِ وونوٕ موبایل فون یُس اوس مطلب امِکۍ أمۍ سُہ یہِ بٮ۪نٛکنٛگ ٲس تتھ منٛز اٮ۪م پے اوس نہٕ چَلان کِہیٖنۍ یا یا بٮ۪ٹری بٮ۪کپُک مسلہٕ اوس تہٕ یہِ یہِ اوس تتھ منٛز بیٚیہِ بوٚڑ ییٖژ تتھ اوس کٮ۪مرا اوس تتھ مطلب چَلان بٮ۪کپ یُس اوس سُہ اوس تتھ ٲس بٕلیک یہِ تتھ اوس نہٕ یِوان مطلب اَتھِ کِہیٖنۍ یہِ یہِ ہٮ۪کہو ؤنِتھ یہِ أس مےٚ پنٕنۍ اٮ۪کٕسپیٖرینٕس یس مےٚ اتھ منٛز کٔر تہٕ یہِ یُس مےٚ پنٛنہِ لایفہِ منٛز ساروٕے کھۄتہٕ مطلب بہٕ ون غلطی یُس یُس مےٚ یہِ سُہ فون اَنَے بیٛاکھ چیٖز یُس بیٛاکھ چیٖز یُس تمیُک چھُ یُس مےٚ تۄہہِ ونٛمو کٮ۪مرا چھِ کٮ۪مرا اوس نہٕ تتھ یہِ پٔتۍ کِنۍ تتھ ٲس مطلب ڈارکٕے اوت یِوان بٮ۪ک کیمراہس تتھ اوس نہٕ اَتھِ یِوان تمہِ منٛز کِہیٖنۍ